ہٮ۪لو اسلام علیکُم آ ٹھیٖک حظ تُہۍ چھُو حظ ٹھیٖک ٹھیٖک حظ مےٚ حظ اوس اٮ۪کچُؤلی اوس مےٚ کَرُن ڈِسٹِرک کُپوارہ اوس مےٚ کَرُن دورٕ تہٕ مےٚ اوس اَتہٕ یِم ماوٹین ووٹین یِم ہِلی ایریاہَن اَتہِ چھِ حظ کیٚنٛہہ اورٕ فٮ۪سَلٹی وٮ۪سَلٹی اورٕ اوس مےٚ کَرُن دورٕ اَتہِ کۭتیٛاہ حظ چھِ یِم ہِلی ایریا ویریا ماوٹین اۭں آچھا سادنا ٹاپ اَچھا اَچھا بیٚیہِ چھِ مےٚ بوٗزمُت مِژھِل ٹاپ تہِ چھِ اَتھ آچھا یِم روڈ ووڈ فٮ۪سَلٹی چھِ حظ ٹھیٖک پٲٹھۍ اورٕ بیٚیہِ اوس مےٚ گاڑِ واڑِ چھےٚ اور گژھان اَچھا یہِ کوٗتاہ اَتہِ ٲس نہٕ کٲنٛسہِ کانٛہہ مُشکِلات ڈِسٹِرٛک ہٮ۪ڈ کٔواٹَر نِش کوٗتاہ حظ چھِ یِم دوٗر نایِٹ سٕٹے اَتہِ کٔرٕتھ نہٕ حظ نایِٹ سٕٹے ہٮ۪کہٕ وا أسۍ أتۍ کٔرِتھ آچھا گوٚو فٮ۪سَلٹی چھِ اَکہِ قٕسمہٕ کانٛہہ تہِ دِقعت ای نہٕ اَسہِ آد کیٛاہ ٹھیٖک حظ چھِ آد کیٛاہ بِہِو رۄبَس سوال